سَلام علیکُم اَسہِ اوس ایکاوُنٛٹ کھولن اَمہِ خٲطرٕ کیاہ چھُ اَسہِ کَرُن اَچھا اوسا ٹھیٖک اَتٮ۪ن چھُ یوت اَنُن چلو شُکرِیا